ہٮ۪لو اَسلام علیکُم تُہۍ چھِو حظ پُلوامہِ ٹیکسی سِٹینٛڈ پٮ۪ٹھ اَسہِ حظ کٔرمٕژ راتھ اَسہِ ٲس راتھ کٔرمٕژ صُبحس خٲطرٕ ٹٮ۪کسی بُک مگر تُہۍ حظ دِیُتوُ ڈرٛیورٕ سُنٛد تہِ نمبر مگر سُہ چھُنہٕ فونٕے تُلان اَسہِ حظ گوٚو تٔمِس اَکھ گَنٛٹہٕ فون کَران مگر سُہ چھُنہٕ فونٕے تُلان اَسہِ حظ کٔر وَنۍ نٔو بَدَل ہاں ٹٮ۪کسی بُک حظ کٔر وَنۍ بَدَل تُہۍ کٔرِو پَنٕنۍ آ تُہۍ کٔرزیو وَنۍ پَنٕنۍ کٮ۪نسٕل